آ برٛونٛہہ کالہِ نہ سا اوس نہٕ آسان اَسہِ ٹرٛانسپوٹ تَمہِ حِساب اٮ۪ولیبلٕے مطلب کہِ روڈٕس ٲسۍ نہٕ آسان اَصٕل کِہیٖنۍ یا ہاسپِٹَل اوس نہٕ ہَسپَتال ٲسۍ نہٕ آسان اَصٕل کِہیٖنۍ یا سکوٗل اٮ۪جوکیشَن اٮ۪جوکیشَن ٲس نہٕ تَمہِ آے یِوان مےٚ میلان اِنسانَس کینٛہہ کہِ تِکیٛازِ کَنٮ۪کٹِوِٹی ٲس نہٕ اَصٕل روڈ سَڑکہٕ وَڑکہٕ آسہِ نہٕ اَصلہِ کینٛہہ وۄنۍ یُس یہِ گورمٮ۪نٛٹَن تُلۍ کینٛہہ قدم یِمو ہَسا بَنٲوۍ کینٛہہ ہَن ؤرِیَن منٛز کٔر یِمو واریاہ چینٛج یِمو ہَسا دِژ روڈ کَنٮ۪کٹِوِٹی اَصٕل پرٛٮ۪تھ وِلیجَس دِژٕکھ گامَن گامَن دِژٕکھ روڈ کَنٮ۪کٹِوِٹی یا یِمو کٔر ہَسپَتال کٔرِکھ اَصِل یہِ اَصلہِ اَصلہِ ہَسپَتال کٔرِکھ ڈٮ۪ولَپ یا یِمو ہَسا بَنٲوۍ نٔو اٮ۪جوکیشَن اٮ۪جوکیشَن اِنَسچوٗٹ بَنٲوۍ یِمو اَصلہِ اَصلہِ تہِ اَمہِ سۭتۍ ہَسا گٔے واریاہ اَپگرٛیڈ اَمہِ سۭتۍ ہَسا گٔے واریاہ ترقی لُکَن ہِنٛدِس رٮ۪ہنَس سٮ۪ہنَس مہ بیٚیہِ ہَسا ہیٚکَن وَنہِ اَمہِ کَنٮ۪کٹِوِٹی سۭتۍ یا اَمہِ سۭتۍ ہَسا چھِ ہٮ۪کان گامٕکۍ لُک شہر کُن موٗ کٔرِتھ یسا شہرٕکۍ چھِ ہٮ۪کان گام کُن موٗ کٔرِتھ تہٕ اَمہِ سۭتۍ چھِ ہٮ۪کان تِم پَنٕنۍ نیٖڈٕس